وعلیکُم السلام آ ٹھیٖک تُہۍ چھُوا ٹھیٖک آ شُکُر الحمدُاللہ آ آ آ اَفیٖفا چھَس بہٕ اَچھا اَچھا اَچھا ٹھیٖک ٹھیٖک حظ چھُ تۄہہِ کٔژَن دۄہَن چھُو ضروٗرت روٗم تۄہہِ چھُوا اَکُے روٗم ضروٗرت کِنہٕ الگ الگ ترٛےٚ سُہ چھِ برابر ٹھیٖک حظ چھِ ٹھیٖک چھُ اَتھ چھِ ییٚتہِ چھِ سورُے کَران روٗمَس منٛز چھِ اے سی وی سی مطلب کھٮ۪ون چٮ۪ون سورُے چھِ تَتھ تہِ چھُو تۄہہِ اگر تُہۍ کھٮ۪ون چٮ۪ون آسٮ۪و نا ییٚتہِ کُے کھٮ۪ون تَتھ خٲطرٕ چھُو تۄہہِ پیٚے کَرُن اَلگ مطلب کھٮ۪نَس چٮ۪نَس اگر نتہٕ تیٚلہِ ہیٚکِو تُہۍ کھٮ۪تھ چَٮ۪تھ پانَے تَتھ چھُنہٕ پیٚے کَرُن کِہیٖنٛۍ روٗمَس منٛز چھُو تۄہہِ واش روٗم تہِ چھِ بیٚیہِ چھِ اے سی وے سی سورُے بیڈ تہِ چھِ اَصٕل پٲٹھۍ مینٹین کٔرِتھ صوفا ووفا سورُے چھِ باتھ روٗم تہِ چھِ اَصٕل پٲٹھۍ مطلب گیٖزَر ویٖزَر تَتہِ تہِ چھِ اَصٕل فیسَلٹیٖز باتھ روٗمَس منٛز تہِ آ سُہ چھُ سُہ چھُ کَمرس سۭتٕے اَٹیچ آ اے سی سورُے مطلب سورُے تہٕ سُہ چھُ کَمفٲٹیبٕل تُہۍ روٗزِو تَتھ منٛز اَصٕل پٲٹھۍ

نہَ نہَ تہِ چھَنہٕ کیٚنٛہہ پَرواے کِہیٖنٛۍ تُہۍ یِیو دِل تُہۍ یِیو نا تُہۍ وُچھِو پانَے ییٚتہِ کۭژاہ اَصٕل فیسَلٹیٖز چھِ دۄہَس چھِ أسۍ ساس رَٹان پَتہٕ وُچھو تُہۍ پانَے پانٛژَن دۄہَن گٔے پانٛژھ ساس وۅنۍ اگر کھیٚیِو چیٚیِو تہِ تُہۍ تَتھ چھُ علاوٕ کھَسان سُہ چھُ پَتہٕ پانَے سُہ چھُنا پَتہٕ ییٚتی سُہ وُچھو مطلب ییٚمہِ آیہِ تُہۍ کھیٚیِو سُہ چھُ تمی آیَن کَرُن اَلبتہ روزنَس ووزنَس خٲطرٕ چھِ پانٛژَن دۄہَن مطلب دۄہَس چھِ أسۍ ساس ہٮ۪وان دۄہَس راتَس آ اَکھ نَفَر آسہِ یا زٕ نَفَر ییٖتیٛاہ تُہۍ نَفَر دِیِو أسۍ چھِ روٗمَس ہٮ۪وان ساس رۄپیہِ دۄہَس پَتہٕ تَتھ منٛز کٲتیٛاہ نَفَر بیٚہَن سُہ چھُنہٕ مَسلہٕ کیٚنٛہہ تَتہِ چھِ وَلہٕ ووٚنمو نا ییٚلہِ تُہۍ یِیِو نا تُہۍ وُچھِو پانَے کٲژاہ اَصٕل فیسَلٹیٖز چھِ کیٚنٛہہ کِہیٖنٛۍ کِہیٖنٛۍ مُشکِلات گَژھٮ۪و ییٚلہِ تُہۍ پانَے یِیِو نا تُہۍ وُچھِو ییٚتیُک حِساب کِتاب ییٚتہِ کوتاہ اَصٕل کَمفٲرٹ تُہۍ روٗزِو اَصٕل پٲٹھۍ کَمفٲٹیبٕل روٗزِو تُہۍ ییٚتہِ تُہۍ تہِ مٔہ بٔرِو تُہۍ ٹھیٖک چھُ ٹھیٖک چھُ